اَلسَلامُ علیکُم مےٚ چھُ ناو گُلشَن بہٕ چھَس روزان آرؤنۍ ییٚتہِ چھَنہٕ گٲڑۍ اَکثَر بنان موقعَس پٮ۪ٹھ کیٚنٛہہ مےٚ کریٛاے تۄہہِ کال کیب ٲس ضروٗرت مےٚ اوس دوستَس نِش جلدی واتُن مگر تۄہہِ تہِ کوٚروٕ واریاہ ژیر یِنَس مَنٛز اَمہِ سب کوٚر مےٚ وۄنۍ یہِ کیب کیٚنسل